یِم پرٛیٚویٹ بیٚنٛکس چھِ یِمَن منٛز چھُ ہایی اِنٹرٛسٹ ریٹٕس آسان تہٕ یِمن منٛز چھِ پٮ۪وان چھِ ڈاکیوٗمیٚنٹیشَن واریاہ زیادٕ کَرٕنۍ بنِسبط یِم نیشنَل بینٛکٕس چھِ یِمن منٛز چھُ آسان گورنمنٹَن اِنٹرٛسٹٕس ریٹس ریٚگوٗلیٹ کٔرۍ مٕتۍ یِمن منٛز چھُ آسان کم فارمیلِٹی تہٕ یِہُنٛد پونٛسہٕ چھُ آسان سیف آ یِم ہَسا یِم بیٚنٛک وٲلۍ چھِ یِم ہَسا چھِ سپوٹ کَران ییٚمہِ ساتہٕ یِہٕنٛز نیٖڈ آسہِ یِم ہسا چھِ فون سٔروِس تہِ دِوان یِم چھِ واریاہ زیادٕ ہیٚلٕپ فُل روزان سٲنۍ سٔروِس کَرنَس منٛز